ٲں ایٚجُوکِیشَن دِیٹ اِز یُس پَڑٲے چھِ یہِ چھِ واریاہ اِمپاٹنٛٹ آسپیٚکٹہٕ سانہِ لایفہِ ہُنٛد اِوٕنۍ ٲں ژےٚ لایفہِ منٛز کینٛہہ تہِ آسی کَرُن کٲنٛسہِ تہِ یا کینٛہہ تہِ آسہِ کَرُن چاہے تٔمِس بٕتھ بِزنٮ۪س خٲطرٕ یِم تٔمۍ سُنٛد یُس ٲں فِیُوچَر پٕلان بِزنٮ۪س آسہِ یا بیٚیہِ کینٛہہ گورمیٚنٹ جاب آسہِ ایٚجُوکیشَن چھِ اَکھ اِمپاٹَنٛٹ آسپیٚکٹہٕ اَکھ ایٚجُوکِیشَن چھُ آ ہَر جایہِ اِنسانَس مَدد کران چاہِے وے تٔمۍ سٕنٛز وے آف ٹاکِنٛگ تٔمۍ سُنٛد ریٚہن سیٚہن تٔمۍ سُنٛد وَتُھن بِہُن ایٚج ایٚجُوکیشَن تٔمِس واریاہ ہیٚلٕپ پرووایِڈ کران ٲں ییٚمہِ کہِ وَجہِ سٟتۍ بہٕ چھُس یژھان پَننِس بٲیِس واریاہ اَصٕل ایٚجُوکِیشَن دِیناوُن ییٚمہِ سٟتۍ سُہ ییٚمہِ سٟتۍ سُہ پَنٕنۍ سوسایِٹِی واریاہ ڈیٚولَپ ہیٚکہِ کٔرِتھ پَننؠن گَرِکؠن ہیٚلٕپ ہیٚکہِ کٔرِتھ سُہ تٔمِس یُس سُہ پَنُن پان سُہ اِنَر باڈِی یا سُہ بٲقٕے سُہ ہیٚکہِ سُہ سمجِتھ زِ دِنیاہَس منٛز کیٛاہ چھُ گژھان یا آل ایٚباوُٹ ایٚجُوکِیشَن یُس سُورُے کیٛنٛہہ چھُ اَسہِ ایٚجُوکِیشَن پرووایِڈ کران تہٕ ییٚمہِ کہِ وَجہ سٟتۍ بہٕ چھُس پَنُن یُس بُوے چھُ سُہ چھُسَن بہٕ یژھان اَکھ اَصٕل ایٚجُوکیشَن حٲصِل کرناوُن اَصٕل اَصٕل پڑٲے حٲصِل کرناوُن ییٚمہِ کہِ وَجَہ سٟتۍ سُہ ہیٚکہِ پَننؠن گَرکِؠن تہِ فٲیِدٕ واتنٲیِتھ پَننؠن ہَمسایَن تہِ فٲیِدٕ واتنٲیِتھ پَننؠن اۭں سوسایِٹِی تہِ فٲیِدٕ واتنٲیِتھ